مےٚ چھِنہٕ وُنِس تامیٚتھ بایکہِ پٮ۪ٹھ کٕہٲنۍ تہِ ہندوستانُک جگہ وُچھمُت ہاں مےٚ چھُ چاہت زِ بہٕ گژھہٕ ہاو یۄس مےٚ بایِک ٲں ڈرٛیٖم بایِک چھِ کواسکی ایچ ٹوٗ آر یہِ اَتھ پٮ۪ٹھ کَرٕہا بہٕ سوٲرۍ کوتامیٚتھ گولڈَن ٹیٚمپٕل اَمرِتسَرَس تامیٚتھ تہٕ بہٕ وُچھہِ ہا اَتہِ یہِ ہِسٹارِکَل پٕلیس تہٕ وُنِس تانۍ نہ حظ آیہِ مےٚ اَتھ متعلق کٕہٲنۍ تہِ سَجشیٚن یا کٕہٲنۍ تہِ رِکَمیٚنڈیشنٕز کٲنٛسہِ ہنٛدۍ طرفہٕ